اَگرٕے أسۍ زَن وُچھو زِ گورمینٛٹَس کیٛاہ پَزِ کَرُن ییٚمہِ سۭتۍ أسۍ گاڈَک گاڈٕ أمہٕ گاڈین ہُنٛد کاروبار ہیٚکَو چَلٲوِتھ یہِ اَصٕل پٲٹھۍ یا مطلب سُے گاڈین ہُنٛد کاروبار ہیٚکَو أسۍ چَلاوِتھ اَصٕل پٲٹھۍ مطلب کاروبار ہیٚکَو کٔرِتھ اَتھ گاڈین یا تِم ہیٚکَوکھ رٔچھِتھ یا کیٚنٛہہ اَمہِ خٲطرٕ گژھِ کٲم کَرٕنۍ زِ یِم زَن تِم گاڈَن ہٕنٛدۍ خٲطرٕ تِم مطلب فارَم چھِکھ آسان بَنٲومٕتۍ تِمن مطلب اَصٕل پٲٹھۍ واتُن تِمن آب گژھِ آسُن تِمن اَصٕل پٲٹھۍ رِگوٗلر آب گژھِ تِمن آسُن یا یِمن گاڈین خٲطرٕ پَزِ گورمینٹَس اَصٕل کھیٚن چیٚن تھاوُن دٔستِیاب تِکیٛازِ یہِ چھُ آسان سورُے گورمینٹَس تانی یہِ کھیٚن چیٚن یِمن گاڈین واڈین خٲطرٕ بَناوُن یا کانٛسہِ وَنُن یِمن تھٲوِو اَصٕل کھیٚن چیٚن یا ہَر کُنہِ جایہِ جایہِ یِمن پَزَن دٔرۍیاو گورمینٹَس پَزِ دٔرۍیاوَس یا ہر کُنہِ جایہِ جایہِ جایہِ پَزَن یِمن بورڈ لاگٕنۍ زِ لوٗکھ کَرٕنۍ یَتھ بارَس منٛز پَزَن یِم لوٗکھ کَرٕنۍ مطلب لوٗکھ لوٗکَن وَنُن زِ زِ آبَس منٛز یا باقین چیٖزَن یِمن یِمن جاین گاڈٕ یِمن یِمن جاین گاڈٕ چھےٚ آسان دٔرۍیاوس منٛز چھِ آسان یا کُنہِ جایہِ تَلابَس منٛز چھِ آسان یا کُنہِ جایہِ بیٚیَن جاین چھِ آسان گاڈٕ زِ یِمن جاین نہٕ ژھۅٹ ترٛاوُن کہیٖنٛۍ تہِ یِمن جاین پٔلیٖٹی کَرٕنۍ کِہیٖنٛۍ تہِ نہٕ یِمن جاین نہٕ گانٛد تُلٕنۍ کِہیٖنٛۍ تہِ یِم جایہِ تھاونہِ صاف ژھۅٹہٕ بَغٲرٕے تھاونہِ یِم ساریٚے جایہِ یا کٲم کَرٕنۍ یِمن یِمن جاین یِم گاڈٕ چھِ آسان یِمن یِمن جاین تھاوُن آب صاف یا یہِ یِہوے مطلب یی پَزِ گورمینٹَس کَرُن یا یِم زَن یِمن یم گاڈَن ہٕنٛدۍ فارَم چھِ آسان یِمن جاین پَزَن یِم موٚزوٗر تھاوٕنۍ مطلب یِم موٚزوٗر تھاوٕنۍ اَمہِ باپَتھ مطلب کَمہِ باپتھ مطلب یِمہٕ یَِمے اگر یِمن جاین ژھۅٹھ آسہِ یا یِمن تَلابَن منٛز ژھۅٹھ آسہِ یا یِمن دٔرۍیاویَن منٛز ژھۅٹھ آسہِ یِمن مطلب یِمن تُلَن یِم یہِ ژھۅٹھ یِم کیٛاہ یِم تَلاب کَرن یِم صاف یم تھاوَن یِمن گاڈَن خٲطرٕ اَصٕل آبہٕ ہن اَتیٚس اَمے سۭتۍ ہیٚکَن مطلب یِم گاڈٕ سانہِ زِنٛدٕ روٗزِتھ اَصٕل پٲٹھۍ اَمے سۭتۍ ہیٚکَو أسۍ یِمن مُتعلِق کاروبار کٔرِتھ یا یِم کٕنِتھ یا یِم ہیٚتھ یا اَمے سٍتۍ روزن یِم گاڈٕ پانہٕ تہِ ٹھیٖک اَصٕل پٲٹھۍ ییٚلہِ نہٕ یِمن ژھۅٹہٕ ہن آسہِ ییٚلہِ یِمن آب آسہِ اَصٕل پٲٹھۍ اَتیٚس ییٚلہِ یِمن ہَر کانٛہہ فیسلٹی آسہِ آیویلیبٔل کھیٚن چیٚن تہِ آسیٚکھ اَصٕل پٲٹھۍ ایٚویلیبٕل یِمن گاڈَن خٲطرٕ مطلب یِمن گاڈَن خٲطرٕ تہِ تھاوُن بازرَس منٛز کھیٚن چیٚن ایٚویلیبٕل مطلب دٔستِیاب تھاوُن یِمن گاڈَن خٲطرٕ تہِ کھیٚن چیٚن بازرَس منٛز تِکیٛازِ اَز چھُنہٕ مطلب یِتھٕ کٔنۍ مطلب أسۍ زَن وُچھو اَز چھنِہٕ دٔرۍیاوس منٛز ٲسۍ برٛونٛہہ ٲسۍ پرٛٲنۍ تِم ٲسۍ نہٕ ژھۅٹھ ترٛاوان دٔرۍیاوس کِہیٖنٛۍ تہِ تِم ٲسۍ ترٛاوان یہِ کھیٚن چیٚن ویٚن چیٚن مطلب اَز چھُ یہِ سورُے گورمینٹَس تانی مَگر تِکیٛازِ اَگر ہے سُہ مطلب اکھ یِم روٗل بَنایہِ ژھۅٹھ نہَ ترٛاونُک یا آب صاف تھاونُک یہِ چھُ اَسہِ خٲطرٕ تہِ اَصٕل بیٚیہِ چھُ گاڈَن خٲطرٕ تہِ واریاہ اَصٕل ییٚمہِ سۭتۍ أسۍ گاڈَن منٛز ہٮ۪کَو پَتہٕ اَصٕل پٲٹھۍ پَنُن کاروبار تہِ کٔرِتھ تہٕ آسان گژھِ اَسہِ خٲطرٕ تہِ سُہ کاروبار کَرُن تہٕ گاڈٕ روزَن پانہٕ تہِ ٹھیٖک تہٕ گورمینٛٹ تہِ چَلہِ اَصٕل پٲٹھۍ یِہَے پَزِ کَرُن